ہیٚلو ٹھیٖک چھِو حظ ہاں أسۍ حظ چھِ کسٹٕمر أسۍ حظ چھِ کسٹٕمر مےٚ حظ ٲسۍ یِم ضروٗرت چیٖز مطلب یِم حظ ٲسۍ مےٚ ضروٗرت کانٛگرٮ۪ن ہٕنٛز کُنڈلہِ

میلن حظ مےٚ گَژھن مطلب مےٚ چھِ زٕ ژور ہَتھ سٮ۪ٹ ضروٗرت اَہَن حظ آ تِم بنہٕ حظ بہٕ کر ژےٚ سٍتۍ مطلب تِم کٕتِس حظ یِنۍ مےٚ أکِس کیٛاہ ریٹ چھِ زٕ ہَتھ نہَ نہَ نہَ زٕ ہَتھ رۄپیہِ چھُ وارِیاہ زیادٕ وارِیاہ زیادٕ کَم کٔرِیو حظ تھوڑا وارِیاہ زیادٕ چھُ یہِ حظ چھُ وارِیاہ زیادٕ مطلب اَسہِ چھِ ہَتھ چھِ اَسہِ نِیُن ہَتھ مطلب کۄنٛڈلہٕ چھِ اَسہِ نِنۍ اوبیسلی أسۍ نِمو تھوڑا کم یُتھ باغ دوڑ گژھِ کمٕے گَژھُن کوتاہ کنسیشن ہیٚکِو تُہۍ کٔرِتھ دَہ وُہ رۄپیہِ مطلب تۄہہِ دِیو أکِس ہَتس شیٖتن نہَ بیٚیہِ کٔرِو وارِیاہ کَم مطلب سُہ گوٚو تیٚلہِ ٹوٹل اکھ ہتھ شیٖتھ ہتھ اِن ٹُو اکھ ہتھ تہٕ شیٖتھ سُہ حظ گوٚو اردَہ ساس

ڈۄڈس ہتس کٔرِو حظ اَہَن حظ آ یہِ چھُ أسۍ سٍتۍ ظُلُم وُنۍ گژھنو تۄہہِ سۭتۍ کیٛاہ ظُلم چھُ گَژھان بیٚیہِ چھِ اَسہ نِنۍ کانٛگرٮ۪ن ہُنٛد سُہ آوُٹ سایڈ حظ کانہِ تُمن چھِنہٕ کانٛہہ مطلب یِمو کانیو سۭتۍ چھِ تِہُنٛد یہِ بَناوان کۄنٛڈلن نیٚبٕرۍ کِنۍ کیٛاہ چھِ آسان سُے حظ آ اٮ۪کچُول اَسہِ چھُ یہِ نوٚوُے نوٚوُے بزنِس کَرُن سِٹارٹ ٹھیٖک چھُ حظ یہِ چھُ اَسہِ نوٚو نوٚو بزنِس کَرُن سِٹارٹ ییٖژاہ چھِنہٕ اَمہِ کِس بارس منٛز تھوڑا پےَ کیٚنٛہہ البتہ أسۍ چھِ وۅنۍ تُہی نِش آمِتۍ پہلی بار ہم آے ہے اَسہِ حظ چھِ ضروٗرت یہِ وۅنۍ

ٹھیٖک چھُ حظ

اَچھ بیٚیہِ چھِ اَسہِ نِیُن یہِ ہٲے یہِ بالٹیٖن وغیرہ اَچھا ٹھیٖک بیٚیہِ چھِ حظ کیٚنٛہہ